ہیٚلو ہیٚلو وعلیکُم سَلام وارٕ پٲٹھۍ چھِوٕ حظ خۄش پٲٹھی چھِو حظ آ ٹھیٖک چھ سٲری ٹھیٖک آ کٔرۍتو حُکماہ اَہَن حظ آ سٲری چھِ ٹھیٖک

ہے اَسہِ چھُ اَسہِ چھُ اَسہِ چھُ أسۍ چھِ کٕنان آ اگر ژےٚ آسی ہٮ۪ون ژٕ ییٖزِ مےٚ نِش آ آ ؤنۍتو تُہۍ أسۍ چھِ کٕنان أسۍ چھِ درٛال بوٚڈ بار درٛال چھُس بہٕ مےٚ نِش یُس تہِ ییہِ سُہ چھُ نِوان مےٚ چھُ زمیٖن ہٮ۪تھ آ تُہۍ وَن کتھ جایہ چھُ ضروٗرت کیٚنٛہہ چھُنہٕ پَرواے وَلہٕ بہٕ ہٮ۪مہٕ پانسٕے بہٕ چھُس پانس تھاوان ہٮ۪تھ ہٮ۪تھ زمیٖن بہٕ چھُس بوٚڈ بارٕ درٛال تہٕ ژٕ وَنتہٕ مےٚ کتھ جایہ چھِی اَتھ چھےٚ زمیٖنَس مُختَلف سِٹے مُختلِف ریٹہٕ تۄہہِ کتھ جایہِ چھُو یہِ کٕنُن اَچھا بَٹہٕ پورِ آ اَچھا بہتر بہتر ژٕ ؤنۍتو مےٚ اَتہِ کیٛاہ چھُو تُہۍ بَٹہٕ پوٗرِس مَنٛز ریٹ لاگان اَچھا سَڑَک چھَس لٲگِتھ گوٚو یِمَن دۄن کَنالَن چھِ سَڑَک لٲگِتھ ؤنۍتو تُہۍ اَتھ کیٛاہ گَژھِ ریٹھا ویٹھا شیٖتھ لچھ اَچھا اکھ کرور شیٹھ کیٚنٛہہ چھُنہٕ پرواے أسۍ وَسو اوٗرۍ ژٕ وَن کمہِ دۄہ وسو أسۍ تہٕ أسۍ دمہوس نظر گُزر تہٕ بہتر جِناب بہتر آ کیٚنٛہہ چھُنہٕ پرواے تُہۍ أسۍ وَسو ژٔنٛدروارِ دۄہ ژٕ دِیٖزِ پَنُن موبایل نمبر مےٚ تمہِ وِزِ کٔرۍزِ کال ژٕنٛدروار دۄہ کٔرۍزِ صُبحٲے کال أتی پرٛٲرۍ زِ زٔمیٖنسٕے پٮ۪ٹھ أسۍ وَسو یورٕ آ دۄنوے کنال ہٮ۪موے اَدٕ سا اَدٕ سا ؤنو ؤنِو ژٔنٛدروار ہے گوٚو لفٕظ وۅنۍ ژےٚ سۭتۍ أتھۍ صُبحٲے ژٔنٛدروارِ دۄہ یِمو أسۍ دَہ بجے بٲگۍ آ چک وک چھِِی نہٕ أسۍ دِوان کیٚنٛہہ أسۍ چھِی کَران کٲم بہٕ ترٛاوَے ژےٚ نَقدے پیٚمٮ۪نٹ مگر ترٛٮ۪ن اِنسٹالمٮ۪نٛٹن مَنٛز اَدِ سا ٹھیٖک چھُ اَدٕ سا بیٚہہ رۅبَس حَوال